ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ درگاہ سوموٗ سٹینٛڈ پؠٹھ مےٚ ہَسا کَرے کیب اکھ بوٚڑ اولاہا پؠٹھ کَرے مےٚ سومو بُک بہٕ ہَسا چھُس وٕنکؠن اِسلام آباد مگر مےٚ ہَسا پیٚیہِ ایٚمَرجَنسی کٲم بہٕ ہَسا ووتُس وٕنکؠن پہلگام مےٚ ہَسا چھِ ییٚتہِ رِشتہٕ دار تِکیازِ بہٕ چھُس وۄنۍ ؠژھان سوموٗ سٹینٛڈ والؠن درگاہ سوموٗ سٹینٛڈ والؠن ؠژھ وَنُن ؠژھان مےٚ ہَسا ترٛٲیِو پَنٕنۍ پونٛسہٕ وۄنۍ واپَس مےٚ نہ سا چھِ وٕنکؠن کیب ضوٚرَتھ کیٛازِ سۄ گٔے تُہٕنٛدِ مہربٲنی اگر مےٚ تُہۍ پَنٕنۍ ژۄوُہ شیٚتھ رۄپیہِ واپَس ترٛٲہیو